اَسلام علیکُم حظ یہِ نہ حظ چھِ فیروز انفراسٹرا اَہن حظ جِناب تُہۍ چھِو حظ ٹھیٖک پٲٹھۍ یتہِ حظ اننت ناگ پٮ۪ٹھ وَنان مےٚ حظ چھُ ناو بہٕ چھُس اوٚنر اکھ سکوٗلَس اَننت ناگ پٮ۪ٹھ وَنان حِناب مےٚ حظ ٲسۍ یِمن سِٹوٗڈنٛٹن حظ وَردی نیٚنۍ آ ییٚتہِ ہسا چھُ ہر کانٛہہ قٕسم اسہِ اویلیبٔل آ بہٕ وَنو تۄہہِ یہِ اَسہِ چھِ گریٖن سُے حظ اَسہِ چھِ گریٖن یِم پینٛٹ وایِٹ شٲٹ تَمہِ پتہٕ چھُ اَسہِ کرٛہُن یہِ حظ بوٗٹ نیُن بیٚیہِ چھُ یِمن اَتھ سۭتۍ یہِ کٔمیٖز یِوان

پوٚنٛسَن ہٕنٛز چھنہٕ پرابلِم کینٛہہ تہٕ اَسہِ چھُ یِمن چھُ موزٕ تہِ نیُن بوٗٹ تہِ چھُ نیُن پینٛٹ تہِ شٲٹ تہِ اَلبتہٕ یِمن چھُ اَمہِ اَلاوٕ کوٹ تہِ نیُن سۭتۍ حظ کوٹ چھِو تۄہہِ اٮ۪ولیبٕل اَتہِ اَہن حظ کوٹ تہِ چھُ اَسہِ ضروٗرَت تہٕ فِل ہال اگر تۄہہِ ونٛکٮ۪ن یِہے ہن آسو اٮ۪ولیبٕل تہٕ أسۍ نِمہو فِل ہال یِہے ہٲنۍ یِم چھِ بَچہٕ چھِ یِم لگ بگ ساڈ ترٛےٚ ہَس تام أسۍ نِمہو فِل ہال تیٚلہِ یِہے وردی یوت کوٹ اَگر تُہۍ أنیٚو پَتہٕ تہِ رٮ۪تۍ باد تہِ اَگر توہہِ رٮ۪تھ تہِ لَگوٕ تَتھ تَمہِ پَتہٕ یِن تۄہہ کوٹ تہٕ سۄ ہن چَلہِ تیٖتِس کالَس پرارو أسۍ وَنٛدس منٛز آ مطلب یِہن چھِ کَنفٔرٕم تہٕ یِہن چھا اتہِ اٮ۪ولیٚبٕل نہ جِناب آ یہِ ڈِسکاوںٛٹ مِلہ کیٚںٛہہ آ ٹھیٖکھ حظ چھُ مَگر یہِ حظ یہِ بیٚلٹ چھُ حظ اَتھ منٛز اَہن حظ سُہ پرنٹ چھوا کھالان تُہۍ یُس بیٚلٹس پٮ۪ٹھ چھُ یِوان سکوٗلُک ناو کھالنہٕ سُتہ سُہ تہِ گوٚژھ اَتھ ضروٗری آسُن بیٚیہِ چھِ ٹاے گژھِ سفید کَلرس پٮ۪ٹھ نیرٕنۍ آ یہِ حظ کوٹ رٮ۪تۍ مطلب رٮ۪تۍ باد واتہِ کوٹ تہِ ٹھیٖک چھُ تیٚلہِ کر یِمہٕ بہٕ اور تہٕ بہٕ کرٕ کٲم بہٕ سوزٕ کیٚنٛہہ نفر اور تہٕ تِم انن کھالن اورٕ وَردی بیٚیہِ یِن تِم اَہن حظ چلو ٹھیٖک چھُ تیٚلہِ تیٚلہِ یِمو أسۍ آز چھِ آز چھِ بریٚسوار أسۍ یِمو تیٚلہِ ژَنٛدٕروار اور زٕ ترٛےٚ دۄہ کٔرِتھ یمو أسۍ أسۍ یِمو ژَنٛدٕروار تہٕ تُہۍ تھٲیو ریڈی یہِ چلو ٹھیٖک چھُ